گَرم موسَم حظ چھُ میون سُہ موسم اَکھ پَسنٛدیٖدہ تِکیٛازِ اَمہِ اَتھ موسمَس منٛز حظ چھِ أسۍ تَمام چیٖز ہیٚکان تہِ کٔرِتھ یہِ اَکھ بَچہِ چھُ یَژھان اگر حظ أسۍ وٕچھو اَتھ منٛز اَتھ منٛز چھِ ہیٚکان گِنٛدِتھ درٛۄکِتھ پِکنِک گٔژھِتھ یا واریاہ چیٖز کٔرِتھ پھیرِتھ مگر اگر باقٕیَن موسمَن ہٕنٛز کَتھ کَرو تِمَن منٛز چھُ نہٕ ہیٚکان یِم چیٖز کٔرِتھ کینٛہہ اِسی لیے چھُ گَر موسمہِ گَرما میون پَسنٛدیٖدہ موسَم